ییٚمہِ ساتہٕ بہٕ وٕچھان چھُس زِ مٮ۪نیج کِتھ کٔنۍ چھُس بہٕ کَران پَنٕنۍ رایٹِنٛگ ایز اَ ہابی یا کٔرِیَر بہٕ سا چھُس وٕچھان زِ قۄدرَتَن چھِ مےٚ اکھ کالٹی اَکھ دِژمٕژ یَتھ زَن أسۍ وَنان چھِ ٹایم مٮ۪نیجمنٛٹ کالٹی مےٚ چھُ ٹایم اَصٕل پٲٹھۍ مٮ۪نیج گَژھان اینڈ بہٕ چھُس زیادٕ تیوٗت تہِ مصروٗف آسان اَدَر کامَٮ۪ن منٛز کینٛہہ بلکہ بہٕ ہَسا چھُس کم کامہِ کٔرِتھ پَنٛنِس کٔریِرَس پٮ۪ٹھ مینلی فوٚکَسٕڑ روزان خاص کر ییٚمہِ ساتہٕ مےٚ رایٹِنٛگ کَرٕنۍ چھَ آسان تَمہِ خٲطرٕ چھُس بہٕ اَکھ پٔٹِکیوٗلَر ٹایم اَکھ کَران اینڈ نارمٔلی ییٚمہِ ساتہٕ بہٕ وٕچھان چھُس بہٕ چھُس لٮ۪کھان شامکہ وقتہٕ نہ کہ صُبَس أرلی اِن دَ مارنِنٛگ تِکیازِ شامکہ وقتہٕ چھُ مےٚ باسان یُس زَن مےٚ آسٹہٕ پیٖس اَکھ گوٚمُت چھُ آسان دٮ۪ماغَس چاہے سُہ بہٕ پنٛنِس روٗمَس منٛز بِہِتۍ آسہٕ یا سۄ اَکھ سٕپیشَل پٕلیس یۄس مےٚ اَمہِ خٲطرٕ تھٔمٕژ چھِ تَتھ چھُ مےٚ باسان سیوٚد اَلٹمیٹ پیٖس اَکھ آسان چھُ تَمہِ ساتہٕ چھُس بہٕ پرٛیٚفَر کَران رایٹِنٛگ اینڈ خصوٗصاً اگر مےٚ رایٹِنٛگ کَرٕنۍ آسہِ مےٚ چھُنہٕ باسان پَنٛنِس کَمرَس بَغٲر تِژھ کانٛہہ جاے اَکھ یہِ زَن بہٕ رایٹِنٛگ کٔرِتھ چھِ تِکیازٕ اَتھ کمرَس أکِس منٛز چھُ مےٚ اَکھ ماحول اَکھ تیار کوٚرمُت ٹیبٕل اَکھ چھُ مےٚ سٮ۪ٹ اَکھ آسان کٔرِتھ پَنٕنۍ ڈایری چھِ مےٚ آسان یا سۄ ہِش کانٛہہ اَکھ نوٹ بُک آسان چھِ یَتھ منٛز بہٕ پَنٕنۍ خیالات ترٛاوان چھُس تہٕ میجَرلی ییٚمہِ ساتہٕ بہٕ لٮ۪کھُن چھُ آسان بہٕ چھُس کَران شام کہ وقتَہٕ یہِ رایٹِنٛگ تہٕ یُس زَن میون یَتھ أسۍ وَنان چھِ خواب گاہ اَکہِ طٔریٖقُک یُس زَن مےٚ آسان چھُ یۄس مےٚ پَنٕنۍ لایبرٔری چھِ یعنی کہ پَنُن روٗم یُس زَن پرٛیٚفر بہٕ چھُس کَران میجَر ٹایم سِپنٛڈ کَرُن تہٕ بہٕ ہس چھُس اَتی لٮ۪کھان پںٛنہِ تَتھ جایہِ نِش ییٚتھس مےٚ اَکھ سٮ۪ٹ اَکھ جاے اَکھ کٔرمٕژ چھِ رایٹِنٛگ خٲطرٕ قلم کاغذ تھوٚمُت چھُم بہٕ حظ چھُس تٔتتھٕے بِہِتھ آسان تہٕ تٔتتھٕے حظ چھُس پَنٕنۍ رایٹِنگ کَران